یِم تہٕ پیٖپٕل مایگرٛیٹ چھِ کَران اَکہِ جایہِ پٮ۪ٹھ بیٚکہِ جایہِ نیران تِمو چھِ تِمَن چھِ پٮ۪وان واریاہ مُشکلات وٕچھنہِ تِمو منٛز چھِ پٮ۪وان تِمَن مُشکِلات اَکھ آو میٛانہِ تہِ وٕچھُن گۄڈنٮ۪تھٕے گٔے تِمَن پیوٚو چھُ پٮ۪وان شَلٹَر وٕچھُن گَرٕ یہِ یِم مُشکلات چھِ میٛانہِ تِمَن پٮ۪وان وٕچھِنۍ بیٚیہِ چھِ پٮ۪وان تِمَن غذا وٕچھُن بیٚیہِ چھِ پٮ۪وان تِمَن وٕچھِنۍ کٲم ییٚمہِ خٲطرٕ تِم روزگار پٮ۪وان وٕچھُن واریاہ واریاہ کامہِ بیٚیہِ چھِ پٮ۪وان تِمن مین چیٖز گَرٕ ژھانٛڈُن یَتھ منٛز تِم بیٚہَن یَتھ یُس مےٚ یہِ گۄڈٕنٮ۪تھٕے وَنہِ ہا شَلٹَر یُس نہٕ مین کٲم یُس تِمَن کَرٕنۍ چھِ پٮ۪وان ییٚلہِ تِمَن وٕچھُن چھُ آسان ییٚلہِ تِم مایگریٹِنٛگ چھِ کَران وار جنٛگہٕ موٗجوٗب ییٚلہِ جنٛگ گژھِ کُنہِ جایہِ یا کینٛہہ مین مین وَجہ چھِ گژھان تَوَے چھِ لوٗکھ ژَلان اَمہِ سۭتۍ چھِ گژھان واریاہ پرٛابلِم نَیَن لوٗکَن سۭتۍ چھِ پٮ۪وان اٮ۪ڈجَسٹ کَرُن یہِ چھِ مُشکل آسان موٗجوٗب چھِ لوٗکھ کَران تنٛٛگ چھِ گژھان اِنسان واریاہ واریاہ پرٛابلِم یہِ چھِ اِنسانَس کَران واریاہ تنٛٛگ تَتھ منٛز چھِ أسۍ فیسٕڈ کَران چیلینٛجِس تِم ہٮ۪کو نہٕ ؤنۍتھٕے کیٖژاہ چیلینٛج اِنسان کَران فیس تِمو منٛز چھِ چٮ۪لینٛج ییٚلہِ واریاہ واریاہ مُشکِل بَنُن اِنسانَس غذا غذا کٲم بَنہِ واریاہ مُشکِل